پالتوٗ جاناوارن منٛز چھِ مےٚ کیٚنہہ جاناوار پَسند یِمن منٛز اکھ چھُ یِوان ژَھاوُل یُس مےٚ واریاہ پَسند چھُ تہٕ بیٚیہِ چھُ یِوان تیوٗر یِم چھِ مےٚ واریاہ پَسند باقٕے چھِ سٲنِس یَتھ ایریاہَس منٛز خلق ہوٗنۍ تہِ پالتوٗ ہوٗنۍ تہِ آسان تِمَن بیٲرۍ تہِ چھِکھ آسن باقٕے تہِ چھِکھ آسان مَگر مےٚ چھُنہٕ تِمن ہُند شوق کِہیٖنۍ مےٚ چھُ یِہوے گۄڈٕ چھُس نہٕ بہٕ پالتوٗ چھُنہٕ مےٚ کٕہٕنۍ تہِ مَگر اَگر مےٚ کانہہ پالتوٗ آسہِ سُہ ہٮ۪کہِ ٲسِتھ یا ژَھاوُل یا تیوٗر تِکیازِ یِم چھِ مےٚ پَسند یِم چھِ صاف تہِ آسان اور یِم ہٮ۪کہٕ ہوٚکھ وقتَس پٮ۪ٹھ اِستعمال تہِ کٔرِتھ پَنٕنہِ ضروٗریت خٲطرٕ یِم زَن ہوٗنۍ یا بیٲرۍ چھِ آسان تِمن چھُ گۄڈٕنِچہِ چیٖز تِمن مَسلہٕ اَگر تِم کانہہ تہِ چیٖز اِستعمال کٔرن سُہ ہٮ۪کہِ نہٕ پَتہٕ اِنسان اِستعمال کٔرِتھ کِہیٖںۍ تہِ تہٕ دٔیِم کَتھ چھِ تِمن بیمارِ گژھان زیادٕ ییٚمہِ سۭتۍ زَن اِنسانَس تہِ خطرٕ چھُ روزان بیمار سَپدنُک تَمہِ موٗجوٗب چھُ مےٚ تِم بِلکُل تہِ پَسند کِہیٖنۍ وۄنۍ چھُ آساان گرن منٛز چھُ گُپن وغیرہ چھِ آسن تہٕ تِم چھِ لگ بگ پرٮ۪تھ گرَس منٛز آسان مَگر اَگر مےٚ کُنہِ ساتہٕ موقعہٕ مِلیو پالتوٗ جاناوار کانہہ پالنُک سُہ آسہِ صِرف یا ژھاوُل یا تیٖر تِکیازِ یِہندۍ چھِ اِنسانَس واریاہو رنگو فٲیدٕ واریاہو طریٖقو چھُ فٲیدٕ بیٚیہِ چھُنہٕ یہِ لگ بگ یِمو سۭتۍ اِنسانَس کانہہ تیُتھ نۄقصان واتان کِہینۍ تہِ کُنہِ ساتہٕ ہٮ۪کہِ ہوٗن ہٮ۪کہِ کُنہِ ساتہٕ بَچَس یا بیٚیہِ کٲنسہِ یا اَگر کانہہ سَتایس تٔمِس ژوٚپ دِتھ یا کیٚنہہ ییٚمہِ سۭتۍ زن نۄقصان گژھِ یا بیٲر چھُ آسان سُہ چھُ انسانس اَکثر پَننٕنِس گرَس منٛزٕے آسان اندرٕ کَنہِ آسان ییٚلہِ سُہ پالتوٗ چھُ بَنان سُہ چھُ ہٮ۪کن کُنہِ ساتہٕ یِتھ کِچنَس منٛز تہِ بیٚہوان اِنسانَس سۭتۍ وۄتھان بَتہٕ کھٮ۪نہِ تہِ مٔنزۍ دۄد وۄد آسہِ گرَس منٛز سُہ تہِ چھُ ژھنان چیٚتھ یا بانہٕ وانہٕ آسہِ تِمن تہِ چھُ فیشن تِمن تہِ چھُ خراب کران یِم چیٖز چھِنہٕ یِم مَسلہٕ چھِنہٕ گژھان تیٖرِس یا ژھاوٕلۍ سٔندِس منٛز کِہینۍ تہِ تِمن چھُ بِلکُل پَنُن بانہٕ وانہٕ آسہِ سُہ چھُ نیبرٕ کٔنۍ گۄڈٕنیتھٕے چھُ نِوان گرَس منٛز اَندر اَژٕنُک کانہہ کٲمٕے نہ ہٮ۪کہِ تِمن اِنسان اَندر تھٲوتھٕے وۄنۍ گوٚو یِم بیٲر ویٲر چھِ یِم چھِ ہٮ۪کان اِنسان گرَس منٛز تھٲوِتھ یتاکہِ وٕنکیٚن چھِ کۄتر وۄتر تہِ خلق رَچھان تِم تہِ چھِ ٹھیٖک مَگر تِمو سۭتۍ تہِ چھِ آز واریاہ بیمارِ وۄتھان تَمہِ موٗجوٗب چھُ مےٚ باسان تِم چیٖز گژھن نہٕ زیادٕ گرس منٛز تھاوٕنۍ کِہینۍ تہِ اَگر وۄنۍ گاو آسہِ تٔمِس تہِ چھِ واریاہ فٲیدٕ مِثال دۄد وۄد چھِ کھٮ۪وان سُہ چھُ پَنٕنہِ گرِ صاف شِفاف پٲٹھۍ آسان سُہ چھُ واریاہ اَصٕل تَمہِ سۭتۍ چھُ اِنسانَس فٲیدٕے نہ کہِ چھُس نۄقصان باقٕے یِم یِم ہوٗنۍ چھِ باقٕے جاناوار چھِ بیٲر چھِ أڈۍ چھِ وَن تِم باقٕے کیاہ چھِ تِمن وَنان تِم کٔچھوٕ ؤچھوٕ رَچھان تِم چھِ نہٕ زیادٕ ٹھیٖک روزان کیٚنہہ